السلام علیکُم ورحمتُہ اللہ وَبرکاتہوٗ تُہُنٛد سوال چھُ کہِ اِنڈیاہَس منٛز کیُتھ موسَم چھِ تہٕ یہِ چھا اَلگ اَلگ آسان اَمۍ کِنۍ واریاہَن رِجنَن منٛز تہٕ بہٕ وَنہٕ یُتُے یوت کہِ آ چوٗنٛکہِ اِنڈیاہَہ چھُ ایشیاہُک ساروِیو کھۄتہٕ بٔڑ کَنٹرٛی تہٕ اِنڈیاہَس منٛز چھِ واریاہ رِجَنٕز ساوُتھ رِجَن نارٕتھ رِجَن وغیرہ وٮ۪سٹ رِجَن یِم چھِ تہٕ یِم سٲری چھِ اَکھ أکِس نِش واریاہ زیادٕ ڈِفرَنٛٹ موسمٕکۍ اعتبار حِسان اَگر أسۍ بات کَرو کَتھ کَرو کٔشیٖرِ ہٕنٛز تہٕ کٔشیٖرِ ہُنٛد موسَم چھِ واریاہ اَلگ اِنڈیاکیو باقِیو رِجنو نِش لَداخ چھُ اَکھ رِجَن ییٚمیُک موسَم کٔشیٖرِ کھۄتہٕ تہِ چھِ ٹھنٛڈٕ آسان لیہہ چھُ بیٛاکھ تَمیُک چھُ آسان واریاہ زیادٕ تَتہِ چھُ وَندَس آسان ماینَس فوٚٹی ماینَس تھٔٹی تہِ ٹٮ۪مپریچَر وۄنۍ اَگر أسۍ نِمو کٔشیٖرِ تہٕ کٔشیٖرِ منٛز تہِ چھُ آسان وَندَس روٗد شیٖن سردی واریاہ تہٕ ایز کَمپیٲڈ ٹُہ جموں جَمہِ چھَنہٕ سردی آسان کیٚنٛہہ جیٚمہِ چھِنہٕ شیٖن پٮ۪وان کیٚنٛہہ جیٚمہِ چھِنہٕ روٗد پٮ۪وان کہِ روٗد چھِ پٮ۪وان اَلبَتہ وَندٕ چھِنہٕ آسان یوٗت وٕلٹہٕ کیٚنٛہہ یوٗت وٕلٹہٕ کٔشیٖرِ منٛز چھِ آسان کانٛگرِ چھَنہٕ پٮ۪وان ژھانٛڈنہِ بُلٲوٲرٕس چھِنہٕ پٮ۪وان ژھانٛڈنہِ کیٚنٛہہ مگر کٔشیٖرِ منٛز چھِ پٮ۪وان یِم پرٛٮ۪تھ کیٚنٛہہ چیٖز ژھانٛڈٕنۍ وٕنۍ اَگر أسۍ تَرو جیٚمہِ اَپور کُن أسۍ وٕچھو دِلہِ وِ وغیرہ تہٕ دِلہِ وغیرہَس منٛز تہِ چھِ آسان تاپھ اَصٕل روٗد تہِ چھِ پٮ۪وان بَرسات چھِ آسان مگر تۭر چھِنہٕ آسان کیٚنٛہہ وَندَس تہِ چھِ آسان ییٚتہِ اَگر آز چھِ یہِ کہِ نوَمبَر ڈٮ۪سَمبَر جٮ۪نؤری فٮ۪بَرؤری ژورَن رٮ۪تَن گٔے ییٚتہِ واریاہ سردی ماینَس تہِ چھِ لَگان کُنہِ کُنہِ ساتہٕ تُلکَتُر چھِ آسان لوٚگمُت مگر اورٕ چھِنہٕ باقِیَن رِجنَن منٛز چھِنہٕ تۭر سَردی ییٚتہِ شُشَر گانٛٹھ تُلکَتُر لگان کیٚنٛہہ بَغٲرے لیہہ لیہَس منٛز چھُ واریاہ زیادٕ سردی آسان یُس کٔشیٖرِ ہُنٛد اَکھ سُہ حصہٕ چھِ ییٚتہِ مُشکِل روزُن چھُ واریاہ مُشکِل لاس ٹایمہٕ اوس میون برٛٮ۪ دَر گوٚمُت لیہہ تٔمۍ ہوو فوٹو ویٖڈیو فونَس منٛز تِم ٲسۍ تِم شُرۍ گِنٛدان کَتھ پٮ۪ٹھ تُلکَترِس پٮ۪ٹھ ٲسۍ تِم کِرٛکَٹ گِنٛدان مۄخصَر چھِ یہِ کہِ ییٚتہِ چھِ واریاہ زیادٕ سردی آسان تَتہِ کٔشیٖرِ منٛز نا صرف سردی یٲژ بٔلکہِ گرمی تہِ چھِ آسان گَرمی چھِ نٮ۪بَر تہِ آسان مگر تیٖژاہ چھَنہٕ ییٚتہِ آسان کیٚنٛہہ تہٕ گَرمی منٛز چھِ ییٚتہِ اَسہِ پٮ۪وان پھین وغیرہ یوٗز کَرٕنۍ ییٚتہِ زَن وَندَس منٛز تہِ چھِ پٮ۪وان تَمہِ کھۄتہٕ ژۄگنہٕ چیٖز یوٗز کَرٕنۍ باقی وَسلام السلام علیکُم وَرحمتُہ اللہ وبرکاتہوٗ